وعلیکُم سَلام ٹھیٖک چھُو حظ آ اَلحَمدُاللہ ٹھیٖک حظ تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ صحت سَلامَتھ چھُوا اَچھا اَچھا اَچھا کِہیٖنۍ تہِ اَچھا اَچھا اَچھا اَدٕ یہِ کَتہِ چھُ فون کَتہِ نیٛوٗوٕ تۄہہِ آ اَسے نِش نِیٛوٗوٕ کوتاہ ٹایم گوٚو اَچھا اَچھا گوٚو اَتھ آسہِ تیٚلہِ وُنہِ ویرَنٹی ٹھیٖک چھا کٕہٕنٛۍ تہِ چھُنہٕ مَسلہٕ اَتھ کیٛاہ چھِ پرٛابلِم ڈِسپُلے چھُ نہٕ اَتھ کٲم کَران کیٚنٛہہ تہِ چھا ڈِسپُلے گوٚو بِہِتھ بیٚیہِ باقٕے چارجِنٛگ وارجِنٛگ ما چھِ منٛز کانٛہہ اِشوٗ اَچھا اَچھا اَچھا اَچھا کِہیٖنٛۍ تہِ اَتھ ما یہِ ما پیوٚو اَتھٕ منٛز دب وب ما لوٚگ فونَس اَچھا اَچھا اَچھا اَگر اَتھ اَگر اَتھ یِتھٕ پٲٹھۍ اوس نا ایٚکسِڈینٛٹلی کانٛہہ پرٛابلِم گوٚمُت دَب اوس لوٚگمُت تیٚلہِ کیٛاہ ہٮ۪کو أسۍ اَتھ کٔرِتھ تیٚلہِ ہٮ۪کو نہٕ کِہیٖنۍ کٔرِتھ وۅنۍ گوٚو اگرے یِتھٕ پٲٹھۍ آسہِ فونس کیٚنٛہہ تُہۍ کٔرۍزیٚو کٲم تُہۍ ییٖزیٚو فون یہِ کَرہون رِپیر ٹھیٖک چھا اَتھ وُچھو ڈِسپُلیس کیٛاہ پرٛابلِم چھِ اَتھ اگر باسٮ۪و ڈِسپُلیس چھُ کیٚنٛہہ اَتھ چھُ کُنہِ ساتہٕ آسان کَنیکشَن آسہِ لوٗز یا کیٚنٛہہ آسہِ اگر نہٕ سُہ چیٖز اوس تیٚلہِ پیٚیہِ اَتھ ڈِسپُلے بَدلاوُن ٹھیٖک چھا ڈِسپُلے ہٮ۪کہوس بَدلٲوِتھ ڈِسپُلے گژھِ لگ بگ یہِ کُس ہیٛوٗ فون چھُ آ رِیَل می ایٚکٕس یِتھٕ پٲٹھۍ ہیٚکو نہٕ ؤنِتھ کِہیٖنۍ تہِ اَتھ وُچھو گۄڈٕنٮ۪تھ اَتھ چھُ یِوان ؤرجنَس کاپی وغیرہ تہِ چھِ یِوان تِم چھِ گژھان سَستَے ٹھیٖک چھا اگر آرجنَل ترٛاوہوس یہِ چھُ کَمپٔنی مےٚ تیٚلہِ واپَس سوزُن تِم سوزَن تورَے یا تِمَن کَرٕ بہٕ یورٕ یِہَے رِکوسٹ ڈِسپُلے سوٗزِو سا ییٚمیُک یہِ گژھِ لگ بگ چھُ مےٚ باسان یہِ کۭتِس نِیاوٕ تۅہہِ یہِ اوس شاید ژۄداہ اَچھا ارداہ ساس لگ بگ گژھِ اَتھ ڈِسپُلے یِہَے پانٛژھ ساس تانۍ گژھِ اَتھ آرجِنَل ڈِسپُلے ٹھیٖک چھا باقٕے گوٚو سُپیٖکَرُک مَسلہٕ نہَ اَگر اَتھ مےٚ ووٚن تۄہہِ یِہےَ چیٖز اَگر اَتھ دَب چھُ لوٚگمُت اَگر اَتھ کیٚنٛہہ اوس نا مطلب پھُٹمُت آسہِ سُہ یِیہِ نہٕ ویرَنٹی منٛز کیٚنٛہہ اَگر اَتھ ہُتھٕ کٔنۍ آسہِ ہا کانٛہہ پرٛابلِم کَمپٔنی ہٕنٛدِ طرفہٕ یورٕ سُہ کَرٕہا أسۍ یا یِتھٕ پٲٹھۍ پانہٕ گژھِ ہا خراب یا کیٚنٛہہ دَبَس ہٮ۪کو نہٕ کِہیٖنۍ دَبَس ما چھِ ویرَنٹی آسان ٹھیٖک چھا باقٕے سُپیٖکَر چھُ سُپیٖکرَس تہِ وُچھ آ اَتھ لگان لگ بگ پانٛژھ سَتھ دۄہ لَگہِ اَکھ ہفتہٕ سوٗچو تُہۍ اَکھ ہفتہٕ پَتہٕ آسہِ یہِ ٹھیٖک نہَ لگ بگ یِیَس نہٕ پَتہٕ کیٚنٛہہ بیٚیہِ وُچھو یہِ سُپیٖکرَس تہِ کیٛاہ پرٛابلِم چھَس نا سُپیٖکَر تہِ کھولہوس سُپیٖکرَس تہِ وُچھو کیٛاہ پرٛابلِم چھِ اگر باسٮ۪و اَتھ بَدلاوُن چھُ یہِ بَدلاوہوس یا اگر باسٮ۪و اَتھ تہِ چھُ کیٚنٛہہ یِتھَے پٲٹھۍ تھوڑا کَنیکشَن لوٗز سُہ تہِ وُچھہوس تہٕ کانٛہہ فِکِر چھَنہٕ ٹھیٖک چھا آ سُہ تہِ ننہِ تَمےَ ساتہٕ اَگر أسۍ یہِ کھولہون تَمہِ پَتہٕ تَرِ سَمٕجھ کیٛاہ چھِ اَتھ پرٛابلِم گٔمٕژ بِلکُل چلو شُکریہ